اَکھ ہَتھ تہٕ ژۄداہ پانٛژھ ہَتھ تہٕ شَتوُہ شیٚے ساس شیٚے ہَتھ تہٕ شُہٲٹھ زٕ ہَتھ تہٕ شَتوُہ اَکھ ہَتھ ژُنَمَتھ